میکزِمم یۄسہٕ ییٚتہِ ٹرانسپوٹیشن چھِ یِمن ٹوٗرِسٹ اَگر یور ییٚنہٕ خٲطرٕ چھِ میکزِمم ٹرین چھےٚ نہٕ شُوپین میکزِمم کیٚنٛہہ ییٚتہِ چھِ ٹرین اکھ چھِ میکزِمم ییٚتہِ چھِ ییٚتہِ چھ سومومن منٛز چلان اَگر أکِس ٹریپ پٮ۪ٹھ بیٚیِس ٹریِپ آسہِ گژھُن سوموون منٛز چھِ میکزِمم گژھان سومو چھِ میکزِمم یَتھ منٛز ٹرانَسپوٹیشن چھِ گژھان بیٚیہِ کُنہِ کُنہِ جایہِ آسہِ بَس تہِ مَگر میکزِمم چھِ ییٚتہِ سومو یِوان استعمال کرنہٕ ہاں